السلام علیکُم أسۍ چھِ کسٹٕمر تۄہہِ چھو بُٹیٖک اَسہِ بوٗز تۄہہِ چھُو بُٹیٖک مےٚ بوٗز اَسہِ بوٗز وا تۄہہِ چھُو واریاہ اَصٕل بُٹیٖک اَسہِ وٕچھو یہِ آنلاین تُہنٛد یہِ بُٹیٖک تہٕ اَسہِ گوٚو یہِ اَسہِ گوٚو یہِ واریاہ زیادٕ خۄش یِم تُہٕنٛدۍ سوٗٹ وٕچھِ اَسہِ آنلاین تہٕ تۄہہِ کَم کَم سوٗٹ چھُو اَتہِ آسان اَتھ بُٹیٖکس پٮ۪ٹھ آفلاین تہِ ہیٚکِوا تُہۍ اَسہِ سوٗزِتھ تہٕ آنلاین تہِ تہٕ آفلاین تہِ تہٕ تۄہہِ چھُو یہِ تۄہہِ کَر چھُو بُٹیٖک آسان یَلہٕ آتھوارِ دۄہ چھُوا آسان تُہۍ آتھوارِ دۄہ اَچھا آتھوارِ دۄہ چھُ آسان باقِیَن دۄہن چھُ سارنی دۄہن آسان یہِ یَلَے أسۍ یِمو تیٚلہِ یِمو تیٚلہِ أسۍ اوٗرۍ یِمو تہٕ أسۍ وٕچھو أسۍ کَرو تیٚلہِ أتھی چایِس چھُس نہ ٹھیٖک نہ سا تُلِو ٹھیٖک چھُ تیٚلہِ یِمو أسۍ آفلاینٕے تہٕ اَچھا تُلِو بِہِو تیٚلہِ خۄدایس حوال